سٲنِس ایریاہَس منٛز چھُ نہٕ فیمَس سکوٗل کِہیٖنۍ تہِ نہٕ ییٚمہِ کہِ وَجہ سۭتۍ چھِ اَسہِ پیٚوان ٹاونَن کُن شِفٹ کَرُن تَتۍ کیٚن سکوٗلَن مَنٛز چھِ اَسہِ واریاہ اَصٕل ایٚجُکیشَن یِوان فَرہَم کَرنہٕ